میانہِ کامیٚو وَرٲے یُس مےٚ ہابی چھُ تتھ مَنٛز چھُ اکھ کِرکَٹ تہٕ یِوان کِرکَٹ چھُس بہٕ ویٚژھان چھُس بہٕ گِنٛدان لۄکچار پیٚٹھ مےٚ چھُ سیٚٹھاہ شوکھ کِرکَٹ گِنٛدنُک کِرکَٹ چھُ اکھ سُہ گیم یُس مےٚ پھِٹ چھُ تھاوان فِزکلی تہٕ میٚنٹلی تہِ کِرکَٹ گِنٛدنَس سۭتۍ سۭتۍ چھِ پیٚوان اَسہِ باقی کامہِ تہِ کَرنہِ یتھ مَنز أسۍ چھِ سٲنٛۍ

سارے کامہِ یِوان چھِ کامہِ کِرکَٹ وَرٲے چھِ پیٚوان اَسہِ کٲم تہِ ضوٚروٗری کَرٕنۍ اَگر نہٕ أسۍ کٲم کَرَو تیٚلہِ ییہِ نہٕ سٲنٛۍ ہابی مُجراہ کُنہِ مَنٛز بہٕ چھُس سیٚٹھاہ شوقیٖن کِرکَٹُک کرکٹ گِنٛدنَس سۭتۍ سۭتۍ چھُ چھُس بہٕ فُٹ بال گِنٛدنُک تہِ واریاہ شوقیٖن فُٹ بال تہِ چھُس بہٕ دِل دِل سۭتۍ گِنٛدان پھُٹ بال گِنٛدنَس سۭتۍ سۭتۍ فُٹ بال گِنٛدنہٕ سۭتۍ چھُ اِنسانَس واریاہ اصل سٹیمنا بَنان سٹیمنا یُتھُے اصل چھُ روزان تہٕ تَندرُستی چھِ تہِ چھِ اِنسانَس پانے یِوان اِنسانَس گوٚژھ آسُن میٚنٹَلی تہٕ فِزکلی واریاہ تَندرُست فِزکلی تہٕ میٚنٹلی تَنٛدرُست آسنہٕ سۭتۍ سۭتۍ اِنسان واریاہ کامہِ ہیٚکان کٔرِتھ جیسے کہِ اِنسان چھُ ہر کانٛہہ کٲم پَننہِ دِل سۭتۍ کَران میٚنٹلی فِز فِٹ روزنہٕ خٲطرٕ چھُ اِنسان یِم ہابی پَننہِ کرییٹ کَران ہابی گٔژھ زِندگی مَنٛز ضوٚروٗری آسٕنۍ ییٚمِس نہٕ ہابی چھِ تمِس نے چھَ نہٕ زِنٛدگی کِہیٖنۍ اِسلیے چھُس بہٕ سارنی لُکَن ہر ہَمیش وَنان زِ تُہۍ کٔرِو سا پَنٕنۍ ہابِیَن پیٚٹھ کٔرِو سا کٲم ہابی بَنٲیِو سا مَضبوٗط پَننٮ۪ن ہابِیَن پیٚٹھ کٔرِو سہَ ورک پَننۍ ہابی کٔرِو سٹرانٛگ ہابی بَنٲیِو ضوٚروٗری ہابی وَرٲے ہَسا چھُ نہٕ لایف کِہیٖنۍ